اسلام علیکم عمر صٲب اَسہِ کریے وُنی تُہٕنٛز گٲڑۍ حظ بُک میٖر بازرٕ پٮ۪ٹھ کَریے اَسہِ پہلگام آہن آ مگر اَسہِ حظ گٔے وۅنی یُس سُہ جایے کرے نا وۅنی میٖر بازر ہُو تَمہِ بدلہٕ کٔرِو تُہی وۅنۍ کٲم تَمہِ بدلہٕ ییو تُہی پۅہل تِکیٛاز مےٚ یُس سامان چھُ بیٚیہِ یِم مےٚ یار ژور پٲنٛژ ٲسۍ أکِس چھِ کۅلگامہٕ پٮ۪ٹھٕ یُن بیٚیِس اوس ییٚتہِ پٮ۪ٹھ مالون پٮ۪ٹھ یُن حظ تِم یِن وۅنۍ پوٚہلُے أسۍ سمکھو سٲرِی توٚتنُے تہٕ بیٚیہِ چھُ مےٚ تہِ گژھنُے واپس تِکیٛازِ مےٚ چھُ سامان تٔتی پٮ۪ومُت تُہی ییو وۅنی تٔتھۍ جایہِ پٮ۪ٹھ نا پۅہل اَڈس منٛز یہِ پتہٕ تۅہہِ علاوٕ خرچہٕ لگوٕ یہِ تُہی مان ژٕ تِلہٕ خرچہٕ وِلہٕ خرچہٕ لگوٕ سُہ دِمہو تۅہہِ بہٕ پانے پنٕنہِ چنٛدٕ بیٚیہِ یہِ پتہٕ شوٗبہِ تہِ ٹھیٖک چھا چلو سلام علیکم